ہیٚلو اَسَلامُ عَلَیکُم آ ؤنِو حظ اَہَن حظ آ ؤنِو کیٛاہ حظ تَکلیٖف چھُ دَنٛدس اَتھ کوتاہ حظ کال ووٚتوٕ تۅہہِ اَچھا ٹھیٖک تۅہہِ چھُوا کانٛہہ دَنٛد چھُوا حظ اَمہِ برٛونٹھ کوٚڈمُت ٹھیٖک اَتھ چھُوا تۅہہِ فِلِنٛگ وِِلِنٛگ کیٚنٛہہ کٔرمٕژ اَمہِ برٛونٛٹھ تُلو وُلو اچانٛک میریٖڈ چھُوا کِنہٕ اَن میریٖڈ روزان کَتہِ چھُو ایٚج کٲژا آسوٕ ٹھیٖک وۅنۍ اَگر تۅہہِ وُنکیٚن چھُنہٕ أسۍ کِلنِکس پیٚٹھ کیٚنٛہہ أسۍ چھِ اَسہِ چھُ آسان لگ بگ پانژِ بَجہِ تانۍ کِلِنٛک تہٕ تۅہہِ تۅہہِ ییٖزو حظ یا ییٖزیٚو صُبَحس سُلے مارنِنٛگس منٛز یا ییٖزیٚو سَنٛڈے دۄہ سَنٛڈے سیٚٹرڈے چھُو آسَن اَسہِ دۄہَس اَگر وۅنۍ تۅہہِ دَگ چھُو زِیاد تُہۍ کھیٚے زیٚو زِیٖرو ڈال اَکھ ٹیبلِٹ بَتَس پیٚٹھ تہٕ یہِ بیٚیہِ کٔرۍزِیٚو نُنہٕ گَرٕ گَرٕ دۄہَس اَکہِ دۅیہِ لٹہِ بیٚیہِ کٔرۍزیٚو صُبحَن تہِ بَرش بیٚیہِ کٔرۍزیٚو شامنَس تہِ بَرش تہٕ پَتہٕ ییٚمہِ ساتہٕ کہِ تَمہِ ساتہٕ کَرو پَتہِٕ ایٚکَس ریٚے وُچھو اگر اتھ موٗل ٲسۍ ٹھیٖک تیِٛلہِ کَرہوس فِلِنٛگ اَگَر نہٕ تیٚلہِ کَرہوس سُے تیٚلہِ دِمہو نا ایٚنٛٹِی بیٛاٹِک تہٕ تیٚلہِ کَرہوٗس روٗٹ کَنال اَگَر وۅنۍ سُہ اوس کیٚنٛہہ تیٚلہِ کَڈہون نیٚبرٕے تہٕ آ سُے اَتھ چھُ اِنفیٚکشَن گوٚمُت بیٚیہِ آسوٕ اَتھ کیٚنٛہہ کُنہِ سٍتۍ لوٚگمُت وۄگمُت کیٚنٛہہ ہاڑ چیٖز آسوٕ پُھٹرُومُت

تۅہہِ ییٖزِیٚو یا یِیٖزِیٚو پَگاہ اَگَر تۅہہِ مارنِنٛگَس منٛز آیوٕ نیہِ نَو بَجِے پیٚٹھ یِہَے لَگ بگ دَہ بَجے تام اَگر نہٕ تیٚلہِ یِیٖزِیٚو بَٹہٕ وار یا آتھوار چھا آسان أسۍ دۄہَس ییٚتی کِلِنٛکَس پیٚٹھ آ تُہۍ کھیٚے زیٚو زِیٖروٗ ڈال زِیٖروٗ ڈال آ پُلِین نہَ پُلِین زِیٖرو ڈال کھیٚے زیٚو تُہۍ کیٛازِ کہِ گۅڈٕ وُچھُونا اَتھ کیٛاہ چھُ اَتھ چھا اَگَر اِنفیٚکٹِڈ چھُ تیٚلہِ چھُ کھیٚون اِٖیٚنٛٹِی بَیاٹِک ترٛیَن دۄہَن تۅہہِ اَدٕ تیٚلہِ ما گٔیایوٕ کٲنٛسہِ ڈاکٹَرَس نِش تمٔۍ ما دِژیٛاوٕ کیٚنٛہہ اِیٚنٛٹِی بَیٛاٹِک ٹھیٖک تُہۍ کٔرۍزِیٚو نُنہٕ گَرٕ گَرٕ یِتھٕے پٲٹھۍ تہٕ بیٚیہِ کٔرۍزِیٚو بَرَش بیٚیہِ کھیٚے زِیٚو یہَے زِیٖروٗ ڈال اَتِی گَژِھوٕ فَرَق بیٚیہِ ما چھُ کیٚنٛہہ تَکلیٖف چَلو شُک